ہیٚلو اسلام علیکُم تُہۍ چھُو حظ ڈاٹ ٹریڈٲرٕس پٮ۪ٹھ آ بہٕ چھُس مٔشکروٗر احمد حظ أسۍ چھِ یا سا یہِ پَتھن پُلوامہِ پٮ۪ٹھ حظ چھِ أسۍ اَسہِ ٲسۍ کیٚنٛہہ حظ ڈِسپوزیبٕل آیٹمٕز ضروٗرت حظ خانٛدرٕ خٲطرٕ اَکھ چھِ اَسہِ حظ تِم ڈِسو یِم حظ یِم پاکیٹ اَکھ چھِ اَسہِ بوتلہٕ ضروٗرت حظ واٹر بوتلہٕ تہٕ بیٚیہِ چھِ اَسہِ یِم حظ ٹِشوٗ پیپَر حظ یہِ حظ لگان چھُ حظ خانٛدرَس پٮ۪ٹھ سورُے کیٚنٛہہ آیٹم حظ اَسہِ اوٚن تہٕ یِم حظ چھِ ترٛامہِ اَسہِ ڈۄڈ ہَتھ حظ ڈۄڈ ہَتھ ٹُو زٕ ہَتھ حظ گژھٮ۪ن أتریٖنِس منٛز آ نہَ حظ تِم حظ سورُے سورُے اے ٹُو زڈ حظ سورُے حظ تُہۍ تھٲوِو رینٛج حظ ڈۄڈ ٹُو زٕ ہَتھ ترٛامٮ۪ن خٲطرٕ حظ چھِ یِم ضروٗرت اَسہِ اَہَن حظ مہرازٕ ترٛامہِ چھِ اَسہِ ترٛےٚ مہرازٕ ترٛامہِ منٛز گژھان ترٛےٚ ترٛامہِ حظ گژھن تِم اتھ اَتھ خٲطرٕ اگر بیٚیہِ کیٚنٛہہ ایٚڈِشن آسہِ علاوٕ سُہ روزِ زیادَے بہتر حظ اَدٕ حظ ٹھیٖک ٹھیٖک ٹھیٖک تہٕ اَتھ ؤنۍتو یہِ کوٗتاہ گژھِ حظ اَتھ

ٹھیٖک حظ چھُ توتہِ اَلہٕ پلہٕ کوتاہ گژھِ یہِ لگ بگ حظ ٹچ کوتاہ گژھِ ڈۄڈ ڈۄڈ ہتَن ترٛامٮ۪ن خٲطرٕ کوٗتاہ سَمہِ یہِ ایماوُنٛٹ تُہۍ چھُو حظ دۄہَس اَز دُکانَس پٮ۪ٹھٕے چلو ٹھیٖک حظ شُکریہ ٹھیٖک حظ چھُ اَہَن اَدٕ حظ سلام اسلام علیکُم